آسف صٲب تۄہہِ ونوٕ وُنۍ تۄہہ چھِو پولٹری فارم چلاوان تُہۍ ؤنتو تۄہہِ کٕم کٕم قسم چھِو کۄکرن ہنٛدۍ تۄہہِ نِش مِلان زیادٕ تر چھِ أسۍ بناوان بۄیلرٕے کیاز کہِ تِمے چھِ أسہِ بازرس چلان تمہِ مزید تہِ چھِ أسۍ تھاوان ویٚرایٹی ژور پانٛژھ پننہِ شوقہٕ موٗجوٗب یمن ناو چھُ اکھ کھڑکناتھ بییٚہِ چھُ سلکی بییٚہِ چھُ اصٕل چِکن بیاکھ چھُ اسہِ تھوٚومُت آی ایس اے بروُن بییٚہِ چھُ تھوٚومُت پالِس چکن تمہِ مزید یُس یہِ اسہِ چھُ تھوٚومُت أنٛز تہِ بییٚہِ چھُ تھوٚومُت بطخ تہِ بییٚہ یِم کۄکرِ ٹھوٗل تراوان چھِ اسۍ تمن چھُ ناو کھڑکناتھ تِم چھِ ٹھول تراوان أسۍ چھِ تِم تہنٛدۍ ٹھول چھِ أسۍ مارکیٚٹس کٕنان ییٚمہِ سۭتۍ دورِ دورِ پٮ۪ٹھ چھِ یِوان اسہِ نش ٹھول ننہِ بییٚہِ کۄکر ننہِ